وعلیکُم سَلام اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھۍ آ تَویرا چھِ چلاوَان چَلاوَان چھِ آ جوٚمٕے چھُس بہٕ پھیرٕ تارَان مگر اَز گوٚو ہفتہٕ کھنٛڈ جوٚم پھیرٕ تارنَسٕے اَہَن حظ اَہَن حظ ٹھیٖک ٹھیٖک ٹھیٖک آ گٲڑۍ تُہٕنٛز چھِ تہٕ تۄہہِ چھُو پَرواے آز چھِ ریٹھا اگر تۄہہِ فُل فیملی بیٚیہِ چھُ تۄہہِ سامان تہِ نیُن تور چھُو نا نیُن رۄپیس پانٛژھ ٲٹھ ساس ٲٹھ ساس چھُ کِراے آز پَتہٕ چھُنا تَتہِ پٮ۪ٹھ تۄہہِ چھُ پٮ۪وَان اَڑٕ پٮ۪ٹھ تہِ واریاہ دوٗر گژھُن تَمہِ موٗجوٗب چھُ تَتھ چھِ تیٖل تِلہٕ خرچہٕ واریاہ بیٚیہِ چھِ سٔروِسِنٛگ تہِ پٮ۪وَان کَرٕنۍ پَتہٕ تورٕ یِتھ تَمہِ موٗجوٗب چھِ گژھن پَتہٕ آز چھُ بیٚیہِ تۄہہِ چھو پَیی درٛوجر تہِ چھُ واریاہ چلو چلو تُہنٛدِ موٗجوٗب کَرو وۄنۍ ساڑٕ سَتھ گوٚو ٹھیٖک چھا ٹھیٖک پٕنٛژٕمہِ پٕنٛژٕمہِ ہیٚکہٕ نہٕ بہٕ یِتھ کینٛہہ تِکیٛازِ مےٚ چھِ گاڑِ سٔروِس آمٕژ بہٕ والان یہِ گۄڈٕ شَہَر شہر کرناو گۄڈٕ سٔروِس تہٕ تِکیٛازِ پتہٕ گژھِ نہٕ وَتہِ گٲڑۍ پیٚنۍ تَمہِ موٗجوٗب چھُس بہٕ وَنان شَتوُہمہِ اگر تُہۍ مٲنِو تہٕ شَتہٕ وٕہمہِ گژھو أسۍ انشاء اللہ وارٕ کارٕ نہ پیشَن گویی چھنہٕ کیٚنٛہہ البتہ وَتھ گژھِ نہٕ بنٛد کیٚنٛہہ کیٚنٛہہ چھُنہٕ پَرواے شَتوُہمہِ آسہِ کِلیرٕے مےٚ باسان چلو ٹھیٖک چھُ ٹھیٖک چھُ اَہَن حظ آ اَتہِ پٮ۪ٹھ اَتہِ پٮ۪ٹھ اِنشاء اللہ چلو اٮ۪ڈرَس تہِ چھُ پایی اَہَن حظ آ تُہۍ مہٕ بٔرِو تَمِچ فِکِر کیٚنٛہہ أسۍ بوٚرُکھ پانے مےٚ چھِ پایی کَتھیس چھُ مےٚ رُکُن اَہَن حظ اَہَن حظ آ ٹھیٖک ٹھیٖک حظ چھُ بیٚیہِ ما حظ کینٛہہ حُکما اَسہِ لایق اَوا اَوا اَہَن حظ اَہَن حظ ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ تَمہِ دۄہ کٔرۍ زیٚو مےٚ فون بیٚیہِ تہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ یِمہٕ تَمہِ دۄہ تہِ نَفر چھِ سَتھ آسان اٮ۪لاوُڈ اَتھ منٛز سامان چھُ اَسہِ چھُنا چھُنہٕ چھتَس پٮ۪ٹھ تھاوو سامان سورُے تَتھ تھاوو اَصٕل پٲٹھۍ پیکِنٛگ کٔرِتھ پٮ۪ٹھ تھاووس اگر کینٛہہ روٗدا ووٗدا باسیٚو تہٕ پٮ۪ٹھ تھاووس کینٛہہ ترٛپالہ وُپالا تہِ ترٛٲیِتھ اَہَن حظ بچہٕ زٕ تِم تھاوہوکھ اَصٕل پٲٹھۍ تِم روزن اَصٕل پٲٹھۍ بیکَس روزن نا تِم آرام سان بیکَس چھِ شُرۍ روزَن اَصٕل پٲٹھۍ پَتہٕ اگر کُنہِ ساتہٕ فرٛنٛٹَس تہِ بیٚہن فرٛٮ۪نٛٹَس تہِ بیٚہناوہوکھ ٹھیٖک چھُ ساڑٕ سَتھ وۄنۍ نہ تُہُنٛد سَتھ تہٕ نہ میون ٲٹھ وۄنۍ ساڑٕ سَتھ کٔرِو وۄنۍ تہٕ تۄہہِ چھو پَای آز کوٗتاہ درٛوجَر چھُ چلو ٹھیٖک چھُ ٹھیٖک چھُ یہِ تۄہہِ ٹھیٖک باسیو تہٕ چلو چلو چلو ٹھیٖک حظ چھُ مےٚ کۭژ بَجہِ چھُ یُن دہ بَجے ہیوٗ چلو چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو اَسلام علیکُم